اَسلامُ عَلیکُم اسہِ حظ چھِ اسہِ حظ چھِ أسۍ حظ چھِ شوپیاں پیٚٹھٕ أسۍ ٲسۍ نِنۍ فِراکھ یَزار زٕ ژور بیٚیہِ ٲسۍ نِنۍ مطلب کٕم کٕم ڈِزایِن چھِو تۅہہِ کٕم کٕم سوٗٹ چھِو تۅہہِ نہَ اَز چھِ آمُت پاکِستٲنی ڈرٚس چھِ آمٕتۍ اَز مارکیٹس منٛز پٔری ڈرٛس بیٚیہِ حظ ٲسۍ اَسہِ نِنۍ ڈِوایڈِڈ پانٛژ دَہ پُِلازو پانٛژ شےٚ یہِ ؤنۍتَو حظ تُہۍ قیمت کیٛاہ چھُ اُمنٕے ڈِوایڈِیرن ڈرٛس یِم چھِ پاکِستٲنی ڈرٛس یِمن کیٛاہ چھُ قیمت نہَ حظ قیمت ہَے چھُ زیادٕ

نہَ حظ قیمت چھُو تُہۍ وَنان زیادٕ

نہَ حظ کَپُر چھا سِلکہٕ منٛز کِنہٕ کاٹٚنَس منٛز پَنچھوٗدار تہِ حظ چھِ اَز یِوان تِمَن کیٛاہ چھُ قیمتھا پَنچھوٗدار پَنچھوٗدار اچھا تیٚلہِ کَر یِمو أسۍ

اچھا اچھا اَوا اَوا بینان زٕ ژور تہِ آسہٕ ضروٗرت